گورمیٚنٹ جاب چھُس نہٕ بہٕ کَران کینٛہہ بہٕ چھُس کَران گَری فارمِنٛگ زٔمیٖن چھ واریاہ اصل واریاہ زیادٕ تٔتھۍ چھِ واتان سُے چھ اَسہِ روزگار دِوان اَگَر وٕچھو گورمیٚنٹ جاب چھُ ٹھیٖک اصل جاب چھُ روزان سِکیور اصل اِنکَم تہِ چھِ یِوان تمہِ پیٹھ مگر اَنفارچُنیٹلی ملیٚو نہٕ جاب کینٛہہ گریجُویشَن کَرے کَمپلیٖٹ تمہِ پَتہٕ ملیٚو نہٕ جاب کینٛہہ تہٕ گَرِ ٲس گَرٕکٮ۪ن مٲلِس ماجہِ ہٕنٛز زٔمیٖن تہٕ تٔتھۍ چھِ واتان اورٕ یورٕ ژونٛٹھۍ چھ وَسان تٔتھۍ سۭتۍ چھ آوُر روزان سُے چھُ سورس آف اِنکَم تہٕ تمے ذٔریعہِ چھ گَرٕ پَکان اصل پٲٹھۍ اَلحَمدُلِاللہ تٔتھۍ پیٹھ چھُ گُزارٕ گَژھان